آ مےٚ سا کَریو ایمیزان پٮ۪ٹھ یہِ شوٗز اکھ آرڈر پانَس کیُتھ مَگر ییٚلہِ سُہ مےٚ گرٕ ووت سُہ کھُلو مےٚ مَگر سُہ اوس نہٕ تیُتھ کیٚنٛہہ یُتھ مےٚ سُہ آردڑ اوس کوٚرمُت کیازِ کہِ مےٚ لوگ سُہ واریاہ ٹایمَس لوگ مےٚ مَگر سُہ تَتھ گوٚو ییٚمہِ ساتہٕ روٗد اوس پیٚوان بہٕ ٲسٕس سُہ کُن نِوان مَگر تَتھ گوٚو کَلر تہِ چینج سُہ اوس نہٕ واریاہ اَصٕل کیٚنٛہہ تہٕ باقٕے تَتھ تہٕ وۄنۍ اوس کَلرُک تہٕ سہلٕے ییٚلہِ مےٚ سُہ کوٚر تہٕ ییٚلہِ مےٚ سُہ کوٚر تہٕ لوگ تَتھ اوس سُہ بدل یہِ میٹیٖریَل اوس نہٕ سُہ سُہ اوس نہٕ مطلب مےٚ کریو لیدر شوٗز کَریو سُہ مےٚ آردڑ مَگر سُہ اوس نہٕ لیدر تہِ کِہینۍ نہٕ پَتہٕ لاجیو سُہ مےٚ اَکہِ دۄیہِ پھیٖرِ مےٚ کوٚر پَتہٕ سُہ اَکہِ دویہِ پھیٖرِ یوٗز تہٕ مَگر تَتھ تہِ دراو نہٕ ٹایم تہِ کِہینۍ تَتھ گوٚو کَلر تہِ گوٚو تَتھ چینج مطلب یہِ کَمفٲٹیبٕل تہِ اوس نہٕ مےٚ سُہ کِہینۍ نہٕ